اسلام علیکُم ٹھیٖک چھِو حٲز اَہَن حٲز ٹھیٖک یِم چھِ حٲز بِہِت تۄہہِ دَپیاوٕ پٔتمہِ فِرۍ ایکٕسکَرشَن گَژھو پَتہٕ نیٖوٕے نہٕ آز حٲز ٲس شُرٮ۪ن تہِ چھُٹی بیٚیہِ اوس موسَم تہِ اَصٕل گژھ ہاو

اَہن حٲز

تِم حٲز ٲسۍ ییٚتہِ گِندان اَہن حٲز آ باقٕے بَناوُن وَناوُن ما چھُ کیٚنٛہہ نہ حٲز ییٚلہِ أنِو تہٕ بَناوُو نِشاط شالمٲر اہن حٲز آ آ اَہن حٲز اہن حٲز اہن حٲز

آ شُرۍ تہٕ تُلہوکھ سۭتۍ اہن حٲز تیٚلہِ زَن کھیٚو ہاو تٔتی بَتہٕ

اہن حٲز نہ حٲز وۄنۍ ونہوکھ ییٚلہِ یِن

اہن حٲز